یُس ہسا کٔشیٖرِ ہُنٛد کَلچَر تہٕ بیٚیہِ ہیرِٹیج چھِ یہِ ہسا چھِ پتہٕ وَتہٕ پٮ۪ٹھ آمُت لَبنہٕ زِ یہِ ہسا چھِ رِچ یَتھ منٛز اَگر أسۍ وُچھان چھِ کٔشیٖرِ منٛز چھِ سِکھ بٲے تہِ روزان ییٚتہِ ہسا چھِ بَٹہٕ بٲے تہِ روزان ییٚتہِ چھِ ڈوٗگرٕ تہِ روزان تہٕ ییٚتہِ چھِ مُسَلمان تہِ روزان یِکوَٹہٕ چھِ سارنٕے ہُنٛد کَلچَر اگر أسۍ وُچھَو یہِ ہسا چھِ سینٹرل پٮ۪ٹھ یہِ ہسا چھِ ایٖرانَس سۭتۍ تہِ رَلان یہِ چھِ یَپٲرۍ باقیَن مُلکَن سۭتۍ تہِ رَلان یہِ چھِ اَکھ رِچ کَلچَر یُس ہسا کٔشیٖرِ ہُنٛد چھُ یہِ ہسا چھُ دُنیاہَس منٛز یِوان ماننہٕ یہِ پرٛزٲرٕو کَرنہٕ خٲطرٕ کیٛاہ سا چھُ آمُت کرنہٕ گورمِنٹَس پَزِ أمۍ خٲطرٕ واریاہ زیادٕ اقتِدام سِٹارٹ کَرٕنۍ تاکہِ یُس ہسا کٔشیٖرِ ہُنٛد یہِ کَلچَر چھِ اَتھ پٮ۪ٹھ پیٚیہِ نہٕ کانٛہہ اثر تہٕ یہِ کَلچَر روزِ دُنیاہَس منٛز تہٕ دُنیاہَس منٛز روزِ یہِ پرٛیٚزَنٛٹ تہٕ یہِ گژھِ نہٕ ختم کَمپُلیٖٹلی کیٚنٛہہ یہِ کَلچَر بڈاونہٕ خٲطرٕ یہِ ہیرِٹیج بڈاونہٕ خٲطرٕ ہسا گژھَن ییٚتہِ یِنۍ واریاہ زیادٕ کَلچَرَل تہٕ ہیرِٹیج سایٹہٕ بناونہٕ یِنہٕ یِتھٕ کٔنۍ أسۍ وُچھان چھِ اِسلامِک یونیوَر اِسلامیہ ہایَر سیٚکنٛڈری یۄس ہسا چھِ سۄ ہسا چھِ یُو یوٗنِسکووَن دِژمٕژ اَکھ کَلچَرَل تہٕ بیٚیہِ ہیٚرِٹیج سایِٹ یِتھٕے کٔنۍ گژھَن یِنۍ واریاہ سایٹہٕ تہِ دِنۍ یِتھٕے کٔنۍ چھُ یُس ہسا کٔشیٖرِ ہُنٛد یُس پَنُن چھُ یَتھ أسۍ روٚف چھِ وَنان سُہ تہِ ہسا گژھِ یُن پرٛموٹ کَرنہٕ گورمِنٛٹ گژھِ واریاہ تِمہٕ پَلیٹ فارَم بناونہٕ دیُن یِم یَتھ پٮ۪ٹھ ہسا کٔشیٖرِ ہٕنٛدۍ پَنُن یہِ کَلچَر تہٕ بیٚیہِ ہیرِٹیج ہٮ۪کَن شو کٔرِتھ تہٕ سکوٗلَن منٛز ہسا گژھَن نہٕ اَتھ پٮ۪ٹھ کانٛہہ تہِ بین لگاونہٕ یِنۍ بین دِنۍ زِ اگر ہسا کانٛہہ سکوٗل یہِ پَنُن کَلچَر تہٕ ہیرِٹیج پرٛزٲرٕو تھایہِ ہا واریاہَن یُس ہسا یِم کیٛاہ چھِ اَتھ وَنان علمی اِدارٕ چھِ یِمَن منٛز ہسا گژھِ یُن کٔشیٖرِ ہُنٛد یہِ کَلچَرَل تہٕ بیٚیہِ ہیرِٹیج یۄس ہسا کٔشیٖرِ ہٕنٛز چھِ یہِ ہسا گژھِ یِن پرٛموٹ کَرنہٕ واریاہ تِم پرٛوگرام ہسا گژھَن یِن سکوٗل لیٚولہِ پٮ۪ٹھ کالیج لیولہِ پٮ۪ٹھ یونیوَرسِٹی لیٚولہِ پٮ۪ٹھ سِٹارٹ کَرنہٕ یَتھ منٛز ہسا کٔشیٖرِ ہٕنٛدۍ یِم ہسا یِنہٕ وول فیٛوٗچَر چھِ شُرۍ چھِ تِم ہٮ۪کَن پَنُن یہِ کَلچَر تہٕ بیٚیہِ ہیرِٹیج وُچھِتھ تہٕ تَمہِ پتہٕ اَتھ پانَس منٛز پرٛزٲرٕو تھٲوِتھ گورمِنٛٹ ہسا گژھِ تِم واریاہ زیادٕ کیٛاہ چھِ اَتھ وَنان یہِ ہسا سٔہ ہسا گژھِ یہِ نیسَسٕری بناوُن زِ أکِس سکوٗلَس منٛز ہسا گژھَن یِنۍ یِمہٕ کَسٹَم تہٕ بیٚیہِ ٹرٛیڈیشَنن ہٕنٛز نالیج دِنہٕ شُرٮ۪ن یِہُنٛد علم یُتھٕے یِم شُرٮ۪ن دِن تہٕ یہِ اَکہِ ٹایپُک ہسا روزِ شُرٮ۪ن ہٕنٛدٮ۪ن سیٖنَن منٛز ہسا روزِ اَمہِ ٹرٛیٚڈِشَنٕچ تہٕ یِمَن کَسٹٕمَن ہٕنٛز نالیج تہٕ تَمہِ پتہٕ ہسا ہٮ۪کَن تِم یہِ نالیج باقِیَن تانۍ واتنٲوِتھ تہٕ تَمہِ پتہٕ ہٮ۪کَن اَتھ پرٛٲرٕو تھٲوِتھ گورمِنٛٹ ہسا ہٮ۪کہِ واریاہ زیادٕ اقتدام تُلِتھ تٔمۍ سُہ یِمَو سۭتۍ ہسا یِم ٹرٛیڈِشَن تہٕ بیٚیہِ ایکٹیٛوٗٹیٖز یۄس ہسا کٔشیٖرِ ہٕنٛز چھِ یِمہٕ روزَن یِم ہسا روزان کٔشیٖرِ منٛز یا کٔشیٖرِ نٮ۪بَر تہِ یِہُنٛد کیٛاہ سَتھ وَنان یِم ہسا تھاوان تَتھ پرٛزٲرٕو کٔرِتھ بچٲوِتھ تاکہِ لوٗکھ یِم ہسا چھِ یِنہٕ وٲلۍ وقتٕکۍ تِم ہسا کَرَن نہٕ فیٖل زِ تِہُنٛد یُس ہسا ٹرٛیڈِشَن چھِ یُس ہسا تِہُنٛد کَلچَر چھِ یہِ چھِ اَکھ پستٕمان کَلچَر اَتھ ہسا گژھِ یُن بِلکُل پوچھر دِنہٕ تاکہ یِم ہسا یِنہٕ وٲلِس وقتَس منٛز شُرۍ آسَن تِم ہٮ۪کَن پَنٕنہِ کَلچَرُک تہٕ پَنٕنہِ ہیرِٹیجُک مَزٕ تُلِتھ تہٕ یہِ کَلچَر ہسا گژھِ یُن ورلڈٕ لیٚولہِ پٮ۪ٹھ پرٛموٹ کَرنہٕ واریاہ زیادٕ یِم ہسا کیٛاہ چھِ اَتھ وَنان پرٛوگرام چھِ واریاہ زیادٕ یِم ہسا ٹی وی شو چھِ تِم ہسا گژھَن یِنۍ بناونہٕ یِمَن کٔشیٖرِ ہٕنٛدِس کَلچَرَس پٮ۪ٹھ کٔشیٖرِ ہٕنٛدِس ہیرِٹیجَس پٮ۪ٹھ کٔشیٖرِ ہہ ہسا چھِ اَکھ اَلگٕے وُسعت حٲصِل کٔرمٕژ پَنٕنٮ۪ن یِمَن کَلچَرَن تہٕ پَنٕنٮ۪ن اَتھ ہیرِٹیجَس منٛز یہِ ہسا گژھِ یِن دُنیاہٕچہٕ لیٚولہِ پٮ۪ٹھ پرٛموٹ کَرنہٕ